کٲشِر زبان چھِ جموں تہٕ کَشمیٖرُک اَکھ الگ پہچان یہِ چھِ اہَم رول ادا کران جموں تہٕ کَشمیٖرَس منٛز یۄس کٲشِر زبان چھِ أمۍ ذٔریعہِ چھِ أسۍ کٲ کٔشیٖرِ ہٕنٛز تحریٖکُک پتا چلان تحریٖکُک پتا چلان أمۍ ہُنٛد خوشی ہُنٛد پتا چلان یا یُس تہِ غم یا کانٛہہ تہِ مُشکِل دورُک پتا چھِ اَسہِ أمۍ کٲشِر زبانہِ سۭتۍ پتا چلان یُس کٲشِر زبان چھِ یہِ چھِ کٔشیٖرِ ہٕنٛدیٚن لُکَن تہٕ باقِیَن لُکَن نِش اَسہِ الگ کڑان یُس کٲشِر زبان چھِ یہِ چھِ کٲشِریٚن درمیان محبت بڑاوان اُمیٖد بڑاوان سکوٗن بڑاوان یِمَن بڑاوان یُس کٲشِر زبان چھِ یہِ چھِ اَکھ محبت بڑاوان کٔشیٖرِ ہٕنٛدیٚن لُکَن تہٕ بیٚیہِ تُہٕنٛدِس گَرَس سۭتۍ یعنی کہ کٔشیٖرِ سۭتۍ یُس کٲشِر زبان چھِ اَتھ چھِ اَکھ اہَم یہِ توجوٗ آمُت دِنہٕ یہِ چھِ أسۍ سُکوٗلَن منٛز تہِ سکوٗل شُریٚن پرناوان تاکہِ تِمَن چَلہِ کٔشیٖرِ ہٕنٛدۍ طور طریٖقُک پتا یُس کٲشِر زبان چھِ یہِ چھِ اَکھ اُمیٖد یا سکوٗن ہٮ۪کَو أسۍ ؤنِتھ کٲشِریٚن لُکَن ہُنٛد واریاہ زیادٕ یِم کٔشیٖرِ اداکار چھِ تِمَو چھِ کٲ کٲشِر غزلہٕ لیچھمَژ نظمہٕ لیچھمَژ کٔشیٖرِ مُطلِق یا ہر کُنہِ خوشی مُطلِق غَمَس مُطلِق چھِ کٔشیٖرِ منٛز نظمہٕ لیچھمَژٕ یُس کٲشِر زبان چھِ سُہ چھِ اَسہِ ٹوٗرِزٕمَس منٛز تہِ مدتھ کران یُس کٲشِر زبان چھِ یہِ چھِ واریاہ زیادٕ مُشکِل زبان تہِ مگر یہِ کٲشِر زبان چھِ واریاہ مٔدٕر زبان تہِ یُس کٲشِر زبان چھِ یہِ چھِ کٔشیٖرِ ہٕنٛدیٚن لُکَن الگ کڑان باقِیَو لُکَو نِش یہِ چھِ اَکھ الگ پہچھان کٲشِریٚن لُکَن ہٕنٛز یُس ہر کانٛہہ کٲشُر بولان چھِ أمۍ ذٔریعہِ چھِ اَسہِ پتا چلان پَنٛنہِ طور طریٖقُک